ہیلو اَسلام علیکُم ٹھیٖک چھُوا اَوا اَصٕل پٲٹھۍ تُہۍ چھُوا ٹھیٖک اَوا ٹھیٖک پٲٹھۍ تُہۍ چھُ حظ تُہۍ چھُوا ڈینٹٕل بہٕ حظ ٲسٕس اوس یَتھ دَندَس دود اوس مےٚ اوس اَتھ دَوا اَنُن یَتھ چھُ مےٚ کھۄڈ ہیوٗ باسان دَندَس نہ چھُ بہٕ یَتھ چھُ مےٚ بہٕ چھس کینٛہہ کھٮ۪وان ترٛکُر کھَٮ۪مہٕ کینٛہہ یا ماز کھٮ۪مہٕ کینٛہہ تہٕ بَس مےٚ کیاہ چھِ اَتھ دَگ پَتہٕ کَران نہ روٗٹ کَنال نَے ہٮ۪کَس بہٕ کٔرِتھ بہٕ چھس کھوژان تَتھ تُہۍ کَتہِ چھُ آسان حظ بیٚیہِ ٲس مےٚ باقٕے أکِس دۄن دَنٛدَن تہِ نہ یِمَن تہِ چھُ یِم چھِ مےٚ مان ژٕ یِم چھِ مےٚ ہُہ نیٖرِتھ ژٔلۍ مٕتۍ وۄنۍ ٲس مےٚ یِمَن تہِ نیٖرِتھ چھِنہٕ ژٔلۍ مٕتۍ یِم کینٛہہ یِمَن چھُ مان ژٕ تھوڑا یِمٕے خراب خرٲبی ہِش گٔمٕژ بیٚیہِ ٲس مےٚ یِمَن صفٲیی تہِ کَرٕنۍ سِمپٕل کۭتِس گژھان تہٕ اَصٕل کۭتِس گژھان آچھا تیٚلہِ کَرو بہٕ فون پَتہٕ تمہِ ساتہٕ نہ تُہۍ ؤنۍ زیو کَر چھُ تۄہہِ آسان اَتہِ تہٕ اچھا تُلِو تیٚلہِ کٔرۍ زیو فون ت مہِ ساتہٕ تہٕ بہٕ یِمہٕ ہَہ اچھا تُلِو بِہِو